اَگرے بہٕ پَنٕنہِ ایریاہٕچ کَتھ کَرٕ اسہِ چھ ایم ایل اے چھُ نہٕ اسہِ وٕنۍکٮ۪س پریزنٹس منٛز کہٕنۍ ایم پی تہِ چھ نہٕ اَسہِ پریٚزنٛٹس کہِنۍ بَٹ ہاں سرپنٛچ چھُ اَسہِ سرپنٛچ صوبَس یُس سٲنِس ناو چھُ سہُ چھُ نثار احمد پرے تٔمِس ناو واریاہ زَبردست نفر چھ اَگر أسۍ تٔمۍ سٕنٛز کَتھ کَرو تٔمۍ کٔرۍ سٲنِس گامَس منٛز واریاہ کامہِ یا واریاہَن باغن منٛز دِژ تٔمۍ تِم تِم وَتہٕ أنِتھ یِم نہٕ پوسیبٔل آسہٕ کیٚنٛہہ اَگر بہٕ پَنٕنۍ حال ہی کَتھ کَرٕ اَسہِ کوٚر تٔمِس سۭتۍ اکھ کَتھ ڈِسکس یہِ اَسہِ گژھِ گامَس منٛز اکھ کھیلُک گنٛدنُک درۄکنُک مٲدان آسُن یَتھ مُتعلِق تٔمۍ واریاہ محنت کٔر تہٕ واریاہ مشکِلات آیہِ تٔمِس تَتھ منٛز درپیش تہٕ تِم مُشکِلات تہِ کٔرۍ تٔمۍ حل تہٕ وٕنٛۍکیٚس اَگر أسۍ کَتھ کَرو آلموسٹ ترٕٛہ ژَتجِہہ پرسنٛٹ گوٚو سُہ گنٛدنُک تہٕ دروٚکنُک مٲدان ریڈی وۄنۍ چھِ أسۍ بیٚیہِ وۄمید کران انشاء اللہ سُہ کَرِ سۄ پوٗرٕ کٲم